قابلہِ ذِکِر چھِرن بل یُس کۄلہٕ گٲمۍ ہیٚور پٕنٛژٕہ کلوٗ میٖٹر دوٗر چھِ یِوان یوٚت گژھن وٲلۍ واریاہ شوقیٖن چھِ گژھان پانٛژن شیٚن دۄہن پٮ۪ٹھ چھِ تور گژھان ہے أسۍ ہسا گٔیے اوٚترٕ یار دوس تتہِ ہسا چھِ واریاہ اصٕل جگہ چھُ وٕچھنہٕ خٲطرٕ کُس ہوا چھُ تتہِ جنگل چھُ سبزار چھُ ہوا چھُ آب چھُ صاف زن چھِ فلٹریشن آسان کٔرِتھ یہِ چھُ کۄلہٕ گٲمۍ ڈسٹرکس منٛز دہ وُہ کلوٗ میٖٹر ہیوٚر یِوان ییٚتہِ ٹٮ۪مپٕل چھِ میوٗزیم چھِ واریاہ چیٖز نیچرل فیٖچٲرٕس چھِ یِوان تتھ منٛز تتھ منٛز چھِ یِوان یارِ چھِ یِوان تتھ منٛز ہوا چھُ یِوان تتیُک سُہ اوٚنٛد پوٚک چھُ یُس صاف او ہو ہو کُس مزٕ چھُ تتہِ سُہ ہسا گژھِ ہا تور گژھِ یُن تور گژھِ چکر دِیُن نٮ۪برِ پٮ۪ٹھ چھِ سیاح یِوان تور وٕچھنہِ واریہس ٹایمس دۄن ترٛٮ۪ن دۄہن پٮ۪ٹھ چھِ آسان تتہِ تتہِ ہسا چھِ امہِ خٲطرٕ واریاہ انتظامات آسان بتہٕ کھٮ۪نُک رو ژۄچہِ وۄچہِ کھٮ۪نُک باقٕے چیٖز چھِ تتہِ یِم خٲطرٕ انسان چھُ روزان تڑپان چھُ اما بہٕ روزٕ ہا ییٚتی وۄنۍ